آ یُس مےٚ منٛز سُپیشَل ٹیلَنٹہٕ چھُ سُہ گوٚو بہٕ چھَس ڈرٛایِنٛگ کَران تہٕ مےٚچھِ ڈرٛایِنٛگ واریاہ زیادٕ پسنٛد تہٕ یہِ آیہِ میٛٲنِس دٮ۪ماغَس منٛز پانٕے بہٕ چھُس کُنہِ تہِ چیٖزَس کُن وُچھِتھ سُہ چیٖز دٮ۪ماغَس منٛز سیو کَران تہٕ ہٮ۪کان چھَس تٔمۍ چیٖزٕچ اَکھ مُنٲسِب شکل بنٲوِتھ بہٕ چھَس ہٮ۪کان أکِس اِنسان سُنٛد سِکیچ تہِ بنٲوِتھ تہٕ چھُ مےٚ منٛز چھِ واریاہ زیادٕ اَصٕل ہُنَر أمۍ خٲطرٕ پےٚ نہٕ مےٚ کُنہِ ٹرٛیِنِنٛگ یا کُنہِ کورسٕچ ضروٗرَت یہِ آو مےٚ باے نیچَر آلریڈی میٛٲنِس دٮ۪ماغَس منٛز ڈیولَپ گٔژھِتھ